أسۍ چھِ کَران پنٛنٮ۪ن مہمانَن واریاہ زیادٕ عزت أسۍ چھِ تَہَنٛدِ خٲطرٕ ییٚلہِ نہ یِن تم یِوان چھِ سون أسۍ چھِ تمَن گۄڈنٮ۪تھٕے جوٗس اَنان تمہِ پَتہٕ چھِ أسۍ تِمَن لِپٹَن چاے اَنان لِپٹَن چاے سۭتۍ چھِ آسان واریاہ واریاہ چیٖز أسۍ چھِ اَنان دا دالہٕ زٕ ترٛےٚ قٕسٕم بِسکیٖٹ ڈَبہٕ کیک چھِ أسۍ اَنان پیسٹِرٛی چھِ أسۍ اَنان أسۍ چھِ پنٛنٮ۪ن مطلب پنٛنٮ۪ن مہمانَن واریاہ زیادٕ عزت کَران بہٕ چھَس پانہٕ تمَن ہِنٛدِ خٲطرٕ یا یِم اگر تھٔدۍ پٔژھۍ آسَن تمَن خٲطرٕ چھَس بہٕ پانہٕ تٔلِتھ کۄکُر رَنان تمَن خٲطرٕ چھَس بہٕ واے اَسہِ چھِ أسۍ چھِ اَسہِ چھِ یِوان مطلب سٲنِس یَتھ مذہبَس منٛز تَتھ چھِ یہِ وَنان کہِ مہمان بِچور چھِ پَنُن غذا اَنان پانَے بیٚیہِ چھِ بیٚیہِ چھِ سٲنۍ رِواج تہِ سٲنِس کٲشِر سٲنۍ کٲشُر رواج تہِ چھُ مہمانَس عزت کَرُن أسۍ چھِ مطلب پنٛنٮ۪ن مہمانَن واریاہ عزت کَران أسۍ چھِ تمَن واریاہ واریاہ قٕسمٕکۍ پَتہٕ سیُن توٚتام تِمَن ہِنٛدِ خٲطرٕ رَنان کۄکُر رِستہٕ گۄشتاب کَباب میتھِ ماز تم چھِ خۄش گژھان پَتہٕ اَسہِ تہِ چھِ یہِ واریاہ زیادٕ خوشی گژھان ییٚلہِ أسۍ مطلب تِمَن چھِ اَصٕل پٲٹھۍ ٹرٛیٖٹ کَران تَہَنٛدِ خٲطرٕ نٔے نٔے قٕسمٕکۍ یِم چیٖز پَکاوان چھِ وازوان کشمیٖری وازوان چھِ یِوان ماننہٕ مطلب اِنڈیاہَس منٛز أسۍ چھِ مطلب مہمانَس واریاہ زیادٕ عزت کَران واریاہ زیادٕ